ہٮ۪لو اَسلامُ علیکُم ٹھیٖک چھِو حظ بہٕ حظ چھَس ماریت تُہۍ چھُو نہٕ حظ أنیٖسا ہُہ گاڈٕنَر اَہَن حظ ٹھیٖک چھِو حظ اَہَن حظ اَہَن حظ تُہۍ چھِو حظ صحت ٹھیٖک تۄہہِ اوسو نہٕ حظ پٔتِمہِ پھِرِ بہٕ آیَس پَرُس اور تۄہہِ اوسو یہِ اَتھ کیٛاہ ناو پَنُن اَکھ بوٚڈ دُکان یِہٕے ییٚمیُک مطلب پوش ٲسۍ تَتہِ کُلۍ ٲسۍ تَتہِ آ آز چھُو حظ کٔمِس حظ دُکان چھِ حظ ٹھیٖک پٲٹھۍ چلان اَہَن حظ اچھا خۄدا صٲب کٔرِنَس حظ برکت یہِ اَسہِ ٲسۍ مےٚ ٲسۍ یِم نِنۍ اَتھ کیٛاہ وَنان کُلۍ ٲسۍ مےٚ نِنۍ ہے سورُے حظ اَہَن حظ ہُم تہِ ٲسۍ مےٚ ننۍ میٚوٕ کُلۍ ٲسِم ننۍ پوش تہِ ٲسِم ننۍ بیٚیہِ چھِنہٕ حظ یِم کُلۍ آسان یِمہٕ آز تۄہہِ اَتھ

ٹھیٖک بیٚیہِ چھِ حظ ہُم کُلۍ آسان یِم ایٚوَر گریٖن کُلۍ چھِنہٕ حظ تِم ایٚوَر گیٖرنَس منٛز چھِنہٕ حظ آسان أڈۍ تٔم ہُم تِم مرژٕوانگن کُلۍ یِم یِم دٔدۍ نہٕ حظ اوٚتٕرٕ پے یَپٲرۍ یہِ ڈھوٹھ تہٕ اَسہِ دٔدۍ سٲری کُلۍ ؤنے مےٚ بہٕ نِم تۄہہِ تۄہہِ نِش تۄہہِ چھُو آسان آصٕل بیول واریاہ زیادٕ فان حظ گوٚو اَسہِ حظ چھِنہٕ سبزی یورٕ کیٚنہہ اَسہِ چھِ پٮ۪وان دُکان پٮ۪ٹھٕ اَنٕنۍ خٲلی حظ گژھَن مےٚ ٲسۍ نِنۍ اَکھ ٲسۍ مےٚ نِنۍ مرژٕوانگَن کُلۍ بیٚیہِ حظ ٲسۍ مےٚ نِنۍ وانٛگَن کُلۍ تہٕ بیٚیہِ رُوانٛگَن کُلۍ مطلب ترٛےٚ ترٛےٚ گۄنٛزٕ آسَم نِنۍ پریتھ کُنہِ مَنٛز

ٹھیٖک بیٚیہِ حظ چھِ مےٚ نِنۍ پوشہِ کُلۍ اَہَن حظ اَہَن حظ بیٚیہِ پوشہِ کُلۍ یِمَن پوش حظ چھِ مےٚ یِمَن خٲطرٕ ضوٚرَتھ تِم چھِنہٕ حظ آسان گَملہٕ تمنٕے خٲطرٕ تِم چھِو حظ آسان آ بہٕ چھَس نہٕ حظ تۄہہِ نِش نِوان تہِ تٔمۍ کِنۍ کٔرۍ زیو وٕ کَنٛسیشٕنٕے قسٕم چھِس حظ واریاہ آ پانٛژھ شےٚ حظ چھِ مےٚ نِنۍ پانٛژھ شےٚ قسٕم چلو ٹھیٖک حظ چھِ اَدٕ کیٛاہ صُبحس سَمکھو تیٚلہِ وعلیکُم اسلام